کٲشرِس منٛز چھِ واریاہ تِم وٲڈ واریاہ تِم پھرٛیزٕ یِم زَن اِنسانَس واریاہ زیادٕ خۄش چھےٚ کَران تہٕ بہٕ کٲشِر زبان بولنہٕ کِنۍ چھَس بہٕ پنٛنہِ جایہِ سُہ اَکھ پرٛاوُڈ محسوٗس کَران کہِ مےٚ چھِ فَخٕر کہِ بہٕ چھَس اَکھ پَنٕنۍ نیٹِو زَبان بولان مےٚ چھٚے تَگان یہِ کٲشِر زبان بولٕنۍ کیٛازکہِ اَتھ سانہِ زَبانہِ منٛز چھُ واریاہ زیادٕ میچھَر بیٚیہِ چھِ یہِ سانہِ کَلچَرُک اَکھ بوٚڑ بار حصہٕ اَگرَے أسۍ پَنٕنۍ کٲشِر زَبان مٔچھراوو تہٕ اَمیُک مطلب گوٚو أسۍ چھِ پَنُن کَلچَر مٔشراوان اَسہٕ بہٕ چھَس یَژھان کہِ یۄس یہِ سٲنۍ کٲشِر زَبان چھِ بہٕ چھَس اَتھ سۭتۍ تیوٗتاہ پیار کَران بہٕ چھَس وَنان یِم زَن سَہ سٲنِس پتہٕ تہِ یِن لوٗکھ سانہِ پَتہٕ شُرۍ یِن اَسہِ پَزَن تِم نٔسٕل دَر نٔسٕل پَزِ اَسہِ یہِ کٲشِر زَبان پَنٕنۍ یہِ نیٹِو زَبان قٲیِم تھاوٕنۍ اَسہِ پَزَن تِم یِم کٲشِر زَبان اَصٕل پٲٹھۍ ہیٚچھناوٕنۍ تِمَن پَزِ اَمِچ اہمِیت وَنٕنۍ اَتھ کٲشِر زَبانہِ منٛز چھُ واریاہ زیادٕ میٖٹھۍ اَلفاظ یا پھرٛیزٕ چھےٚ تہٕ مگر تِم چھےٚ بِلکُل پوٚز باسان اِنسانَس یِتھ کَنۍ زَن ونٛنہٕ چھِ یِوان گَرٕ وَندہَے گَرٕ ساسا بَرٕ نیرہَے نہٕ زانٛہہ اَتٮ۪ن چھِ اَسہِ بوزنہٕ یِوان یۄس زَن اَکھ اَہمیت چھےٚ پنٛنِس گَرَس سۄ کۭژاہ چھِ اَگرَے أسۍ اَگر نَے پَنُن گَرٕ کِہیٖنۍ تہِ آسہِ کِہیٖنۍ تہِ مطلب اَتہِ آسہِ نہٕ سۄ تِژھ فیسَلٹی آسہِ نہٕ مَیَسر اَتہِ کِہیٖنۍ یۄس زَن اَسہِ بیٚیہِ کِس جایہِ چھےٚ آسان تَمہِ پَتہٕ تہِ چھِ اَسہِ پَنُن گَرٕ پنٛنُے گَرٕ باسان اَسہِ چھِ آسان وَنان أسۍ کَر گژھو سۄ فیٖلِنٛگ چھَنہٕ اَسہِ یِوان بیٚیہِ کِس جایہِ یۄس زَن اَسہِ پنٛنہِ گَرِ چھےٚ یِوان کٲشرِس منٛز چھِ یِتھَے کٔنی واریاہ زیادٕ پھرٛیزٕ چھےٚ یا کینٛژھو پرٛانیو لُکو چھِ کٲشرِس منٛز تِم کَلام ؤنۍمٕتۍ یِم زَن اِنسان اَگرَے تِمَن فالو کَرِ تِمَن پٮ۪ٹھ پَکہِ تہٕ تٔمۍ سٕنٛز سۄ زِندگی چھےٚ اَکھ یُس سُہ چھےٚ یِوان سَوارنہٕ تَمہِ سۭتۍ تہٕ اِنسان چھُ پَنٕنۍ زندگی ہٮ۪کان عٮ۪زتہٕ پٲٹھۍ اَصٕل پٲٹھۍ گُزٲرِتھ اَگرَے أسۍ تاکیٖد کَرو تِمَن تِہِنٛزَن کَتھَن پٮ۪ٹھ تہٕ کٲشرِس منٛز چھےٚ واریاہ زیادٕ میچھَر یُس زَنہٕ مےٚ پَسَنٛد چھُ یِوان